ہَتھ اَکھ ہَتھ تہٕ بَہہ زٕ ہَتھ زٕ ہَتھ تہٕ وُہ ترٛےٚ ہَتھ ترٛےٚ ہَتھ تہٕ پنٛداہ نَو شیٚتھ نَو شیٚتھ تہٕ پنٛداہ پنٛداہ شیٚتھ پنٛداہ شیٚتھ پنٛداہ ژور ساس پانٛژھ ساس سَتھ ساس نَو ساس ٲٹھ ساس